ہیٚلو سلام علیکُم تُہۍ چھِو حظ ٹھیٖک اَہَن حظ شُکُر شُکُر یہِ ؤنۍ تو حظ مےٚ ہَتہٕ حظ بہٕ حظ چھُس پَٹنہٕ پٮ۪ٹھ کَسٹٕمَر اَکھ مےٚ حظ اوس مےٚ حظ بوٗز ییٚتہِ دوٚپُکھ تُہۍ چھِو کٕنان اَصٕل ریٹَس پٮ۪ٹھ پرٛتھ کانٛہہ چیٖز

ہے تی حظ بوٗز تَوَے کوٚروٕ تۄہہِ اَسہِ فون یہِ ؤنۍتَو حظ مےٚ تُہۍ کۅس کۅس فیسَلٹی کَتھ کُس کٕم کٕم چیٖز چھِو تۄہہِ ایٚویلیبُل اَتٮ۪تھ دُکانَس منٛز اَچھا ٹھیٖک حظ چھُ یہِ ؤنۍتَو حظ یہِ وَڈٕ توٚمُل چھِ حظ بَنان اَتہِ یہِ ؤنۍتَو حظ مےٚ تۄہہِ کُس کُس قٕسٕم چھُ اَتہِ ٹھیٖک حظ ریٚڈ ایٚپل حظ ٹھیٖک حظ اَسہِ حظ اوٚن اَسہِ حظ چھُ اوٚنمُت یہِ وۅنۍ حظ بوٗز اَسہِ تُہنٛدِ دُکانُک ناو اَسہِ ووٚن ہے اَتہِ بَنہِ تھوڑا اَصلِس ریٹَس پٮ۪ٹھ یہِ اَوے موٗجوٗب مےٚ ؤنۍتَو حظ یہِ ٹکا ٹَک کٔہۍ چھِ گژھان ہَتہٕ حظ تُہۍ ؤنِو تہٕ بہٕ وَنو پَتہٕ یورٕ تہِ تۅہہِ کٔہۍ میٚلِو اَہَن حظ آ تٕرٛہ کِلوُن حظ کھٮ۪وان حظ چھِ پانٛژھ دٔہ شَتھ حظ چھُس بہٕ اَنان یورٕ تہِ ساڑ دٔہ شَتھ حظ چھِ اَنان أسۍ اچھا یہِ ریڈ ایٚپل کٔہۍ چھُ ساڑ کاہ شَتھ اَہَن حظ سُہ تے چھُ تٕرٛہ کِلوُنُے اَہَن حظ آ آ باسمَت چھُوا کانٛہہ اَتھ ریٹَس مَنٛز ہے نہَ حظ تیٛوٗت نہَ حظ چھَنہٕ آمدٲنی یہِ ؤنِو حظ یہِ باسمَت ما حظ چھُ کانٛہہ ریڈ ایپل ریٹَس منٛز باسمَت حظ باسمَت قٕسٕم سُے حظ زیوٗٹھ پَہَن یُس بِریانی وِریانی لَگہِ ٹھیٖک حظ چھُ اَچھا یہِ تیٖل ویٖل چھُو حظ کٕنان تیٖل وۅنۍ کیٚنٛہہ آ کُس کُس حظ قٕسٕم چھُو زٔمیٖنٛدار کٔہۍ چھِو کٕنان زٔمیٖنٛدار تہٕ یہِ یہِ کٔہۍ حظ چھُ گژھان پی مارک پیٖر آ سُہ ہۅکھ چھُنہٕ حظ یہِ بیٛاکھ سُہ تیٖل چھُ یِوان سُہ دارا تیٖل دارا تیٖل تِم تِم چھِوٕ حظ ہُم ہا بٔڈۍ کین کِنہٕ یِمَے اَہَن حظ آ سُہ کٔہۍ حظ چھُ گژھان لیٖٹر پانٛژھ لیٖٹر اَچھا ٹھیٖک اگر حظ أسۍ چیٖز پانٛژھ دَہ تُلو اَسہِ کوٗتاہ کَنسیشَن ہیٚکہِ گٔژھِتھ بیٚیہِ اَسہِ حظ چھِ باقٕے دۄہدِشٕچ یِم صابن چھِ تُلٕنۍ اَسہِ لیٚدٕر چھِ تُلٕنۍ چاے چھِ تُلٕنۍ اَسہِ چھِ مان ژٕ پرٛتھ کیٚنٛہہ تُلُن اَتہِ یہِ سامان چلو ٹھیٖک تُہۍ کٔژِ بَجہِ حظ کٔژِ بَجہِ تام چھُو آسان اَتہِ شامچَن کٔژَن بَجن تانۍ ٹھیٖک حظ چھُ پگاہ حظ ووتُس بہٕ تیٚلہِ صُبحس سُلے اِنشاء اللہ ٹھیٖک حظ چلو اَدٕ حظ اَدٕ حظ